ہیٚلو اَسَلامُ علیکُم تُہۍ چھُو وَن نایِن نایِن پٮ۪ٹھ پُلیٖس پٮ۪ٹھ چھُوٕ اَہَن حظ آ مےٚ ٲسۍ کٔرمٕژ ٲدۍ کَمپُلین بہٕ ٲسٕس گٲمٕژ بازر تہٕ مےٚ رو بیگ تَتہِ بہٕ ٲسٕس سیٖٹ بَڈگامہِ بازرٕے اوس دُکانَن أکِس دۄن پٮ۪ٹھ گژھُن تہٕ مےٚ اوس وۅنۍ بیگ سۭتۍ تہٕ مےٚ ٲسۍ أمِس اِمپاٹَنٛٹ ڈاکیٛومٮ۪نٛٹ تہٕ بیٚیہِ ٲسِم تَتھ منٛز کیٚنٛہہ کیش بیٚیہِ ٲسِم کارڈ وغیرہ پَتہٕ کَریو مےٚ مےٚ چھُ شیٖبا تہٕ بہٕ چھَس روزان بَڈگامہِ بڈگام ییٚتی ہاکٕنۍ پوٗرہ بَڈگام اَہَن حظ آ تَتھ منٛز ٲسۍ مےٚ کیٚنٛہہ اِمپاٹَنٛٹ ڈاکیٛومٮ۪نٛٹ پَنٕنی تہٕ بیٚیہِ ٲسۍ مےٚ کارڈ وغیرہ کرٛیڈِٹ کارڈ اوس ڈیبِٹ کارڈ اوس یا باقٕے کارڈ چھِ آسان تِم ٲسۍ مےٚ آدھار کارڈ اوس تہٕ پَتہٕ ٲسۍ مےٚ ؤنِو اَہَن حظ آ تَتھ منٛز اوس کیش زٕ ترٛےٚ ساس تہِ تہٕ شک چھُ نہٕ مےٚ کٲنٛسے پٮ۪ٹھ مےٚ ما چھُ پٮ۪ومُت کُنہِ جایہِ کُنہِ شاپَس واپَس پٮ۪ٹھ تہٕ تَمے موٗجوٗب پَتہٕ کَرے مےٚ أدۍ کَمپُلین تہٕ اَہَن حظ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک چلو ٹھیٖک چھُ میڈَم بہٕ کَرہو تۄہہِ یہِ نہَ نہَ نہَ شک چھُ نہٕ مےٚ کٲ یہِ ٲسٕس بٕے گٲمٕژ بازَر تہٕ بہٕ ٲسٕس أکِس دۄن دُکانٛدارَن نِش بہٕ گٔیَس أکِس دۄن دُکانٛدارَن نِش مےٚ چھُ نہٕ وۅنۍ یاد خبر سَڑکہِ پٮ۪ٹھٕے مےٚ پٮ۪وم کُنہِ جایہِ کِنہٕ کُنہِ جایہِ کیٚنٛہہ آ ضروٗر ضروٗر میڈَم بہٕ کَرہو تۄہہِ فون ییٚلہِ مےٚ کُنہِ جایہِ کیٚنٛہہ شَک وَک باسہِ چلو شُکریہ میڈَم خۄدا دیٖنے یَزت زیادٕ زیادٕ چلو اسلامُ علیکُم